ہیٚلو سلام علیکُم ٹھیٖک چھو حظ اہن حظ ٹھیٖک پٲٹھۍ اہن حظ اد حظ کینٛہہ نہ حظ چھُ نہ بہٕ حظ تھاوَس اد حظ سلام علیکُم